ہیٚلو اَسَلامُ علیکُم آ فیروض بَیہِ چھُکھا ژٕ وَنتہٕ مےٚ اَسہِ چھِناہ یہِ کیٛاہ چھِ اَتھ وَنان ہَلدی رام تہٕ پاپکارٕن کَمپٔنی تہٕ تہٕ مےٚ اوس یہِ بیٛاکھ نا لٔڑکہٕ اَکھ سُہ یہِ اوس دَپان ہے بہٕ تہِ کَرٕ ہا تۄہہِ سۭتۍ پاٹنَرشِپ تہٕ تٔمِس چھِ یہِ بِکانو کَمپٔنی یہِ تہِ ہُرِہَے تھوڑا اَسہِ گژھِ بَنہِ اَسہِ مارکیٹ سوپور کِنۍ تہِ ژٕ کیٛاہ چھُکھ وَنان اَتھ بارَس منٛز

نفر چھُ یِتھٕ کٔنۍ زانَن بہٕ اَصٕل پٲٹھۍ سُہ اوس میٚے سۭتۍ پَرن تہٕ یہِ تہِ چھُ ایمانٛدار تہِ چھُ اَصٕل لٔڑکہٕ چھُ

اَوا مگر اَسہِ چھُںاہ دٔہ رۄپیُن أمِس چھُ پانٛژٕ رۄپیُن سُہ آ تہِ چھُ پوٚز وۅنۍ سُہ اوس دَپان یہِ بہٕ تہِ کَرٕہا تۄہے سۭتۍ بیٚیہِ بَنہِ ہا یوٚرُک تہِ مارکیٹ تہٕ بیٚیہِ اَگرَے مےٚ پونٛسہٕ پیٚیَن دِنۍ کیٚنٛہہ بہٕ ہَسا دِمہٕ میٚے وَنیٛاو تٔمِس ڈِسٹرٛبیٛوٗٹَر بَناوہوتھ تٔمۍ دوٚپ دوٚپُن ہے بہٕ چھُس آلریڈی بِکانووَس یہِ سُپَر تہٕ بہٕ چھُس تۄہہِ سۭتۍ یَژھان بِزنِس کَرُن تہٕ اگر بہٕ تُہُنٛد تۄہہِ پاٹنَر روزو تَمہِ سۭتۍ بَڈِوٕ تۄہہِ تہِ بِزنِس تہٕ میٚتہِ ہَسا بَڈِ بِزنِس آ تہِ چھِ پوٚز آ یِتہٕ چھُ پوٚز تی بہٕ چھُس نا أسۍ دِمو نا نظر تٔمِس کیُتھ مارکیٹاہ کیٛاہ چھُ تٔمۍ سٕنٛدۍ تِم تِم وَنَن نا دُکانٛدار کیُتھ چھُ کیٛاہ چھُ یہِ آ

اَوا اَوا اَوا چلو ٹھیٖک چھُ تیٚلہِ گژھو پَگاہ نا آ تُل سا تیٚلہِ گژھو صُبَحن تیٚلہِ کَرو مولوٗم کَرو ہا آ اَوا اَوا اَوا چلو ٹھیٖک چھُ تیٚلہِ گژھو صُبَحن نا چلو ٹھیٖک چھُ ٹھیٖک چھُ اَوا پَگاہ کَرو أسۍ مارکیٹ کٲلۍ کیٚتھ گژھو تُل سا بہٕ تھَوٕ تٔمِس فون کٔرِتھ تُل سا تُل سا